چوٗنٛکہِ اگر أسۍ وٕچھو سٲنِس یَتھ کَشمیٖرَس منٛز چھِ کَشمیٖری لنٛگویج ساروی کھۄتہٕ زیادٕ بولنہٕ یِوان لنٛگویج یۄس یہِ لنٛگویج چھِ یہِ ہَسا چھِ آفِشَل لنٛگویج آمٕژ رِکَمنٛڈ کَرنہٕ کانسٹچوٗشنَس منٛز کانسٹوٗشَن کِس شیڈوٗل ٲٹھَس منٛز پرٮ۪تھ چونکہِ پرٮ۪تھ کانٛہہ لنٛگویج یۄس چھِ سُہ ہَسا چھِ پرٛٮ۪تھ کُنہِ سِٹیٚٹٕچ لنٛگویج یۄس چھِ آسان سَہ چھِ تمیُک کَلچٕرَل ہیٚرِٹیج رِپرٮ۪زنٹ کَران یعنی سُہ چھُ وَنان زِ اَمیُک سٹیٚٹُک کَلچَر کیُتھ چھُ

اگر نہٕ أسۍ یہِ بولو اَمہِ سۭتۍ ہسا گژھِ واریاہ نۄقصان سانہِ اَتھ لنٛگویج پہِ تہٕ سٲنِس کَلچَرَس پٮ۪ٹھ تہِ پے واریاہ بُرٕ اَثر یُتٕے یوت نہٕ کیٚنٛہہ یُس سٲنۍ یہِ یَنٛگ جَنٛریٚشَن چھِ اگر نہٕ یِمَن کَشمیری لنٛگویج ہیٚچھناونہٕ یی تہٕ اَمہِ سۭتۍ ہَسا گژھِ یۄس یہِ کَشمیری لنٛگویج یہِ ہَسا گژھِ ختٕم یہِ ہَسا گژھِ اٮ۪کٕسٹِنٛکٹ یَتھ دُنیاہَس منٛز ییٚلہِ ہَسا اَمیُک موجوٗدٕے گَژھِ ختٕم تہٕ ییٚلہِ وجودٕے گَژھِ امہِ ختو امہِ سۭتۍ گژھِ سٲنِس کَلچَر سانہِ سِٹیٚٹ کِس کَلچَر کَلچرَل ہیٚرِٹیٚجَس پٮ۪ٹھ واریاہ بُرٕ اَثر باقٕے وَسَلام